دۄہ کھۄتہٕ دۄہ چھُ وۄنۍ گژھان آبہِ ٲبی ذخیٖر ختٕم تہٕ آبٕچۍ چھِ دۄہ کھۄتہٕ دۄہ زیادٕ زیادٕ قٕلت گَژھان اس لیے چھِ مختلف گامَن منٛز اَؤے ہینٛڈ پَمپ تہِ قٲیِم کَرنہٕ یِوان یُِس زَن گۄڈٕ سوٚن چھُ یِوان واریاہ کھَننہٕ پَتہٕ چھُ تَتھ یِوان پٮ۪ٹھ کَنۍ لاگنہٕ پَمپ پَتہٕ چھُ تٔتھۍ ہینٛڈ پَمپَس نیٚبٕرۍ کِنۍ آسان سۄہ تھَپھ ہِش سۄے چھِ یِوان دَباونہٕ سۄ چھِ بۄنہٕ کھالان پرٛیشرٕ سان پرٛیشَر دِوان آبَس آب چھُ کھَسان ہیٛور ہوا سۭتۍ چھُ سُہ آب ہیٛور یِم چھِ واریاہَن علاقَن منٛز یِم ہینٛڈ پَمپ لَگان تہٕ واریاہَن جایَن یِمَن گامَن منٛز ٲں آبٕچۍ زیادٕ قٕلت چھِ تَتہِ چھِ اگر أکِس محلَس منٛز اَکھ ہینٛڈ پَمپ چھُ گورمِنٹَن بَنوومُت تَتہِ چھِ تِم سٲری محلہٕ وٲلۍ یِوان تہٕ مےٚ چھُ وُچھمُت پانہٕ تہِ واریاہَن جایَن بَجہِ بَجہِ لٲنہٕ گۄڈٕ رَٹان اَکھ آب تَمہِ پَتہٕ رَٹان بیٛاکھ آب کھالان آب پَمپہٕ سۭتۍ اَکہِ اَتھہٕ سۭتۍ چھِ دِوان تَتھ یا دۄیو اَتھو سۭتۍ پَمپ بۄنہٕ کَنۍ چھِ تھاوان تَتھ بانہٕ لٲگِتھ تہٕ یوٚتانۍ آب بھٔرِتھ چھُ یِوان سُہ چھُ تُلان پَتہٕ چھُ تٔمِس پَتُک نَفر وٲرۍ ییٚمِس آسان چھِ سُہ رَٹان بۄنہٕ کَنۍ بانہٕ ہورٕ چھُ اَتھہٕ سۭتۍ دِوان تَتھ پَمپ تہٕ کھالان چھُ سُہ آب چوٗنٛکہِ دۄہ کھۄتہٕ دۄہ چھِ موسمی تبدیٖلی یِوان تہٕ یوٗتاہ یوٗتاہ گَرٕم گَژھان چھُ یا ریٚتہٕ کٲلِس منٛز چھِ یِم ہینٛڈ پَمپ تہِ خۄشک ہیٚکان گٔژھِتھ یوٗتاہ آب یِمَن نیرُن گژھہِ ہے تیٛوتاہ چھُنہٕ ہیٚکان یِمَن وَقتًا فَوقتًا نیٖرِتھ کیٚنٛہہ گَرمَس منٛز چھِ یِم اَکثر یِم ہینٛڈ پَمپ خۄشک تہِ ہیٚکان گٔژھِتھ